اگر بہٕ اِتھ کٲٹھۍ وٕچھ نارملی مےٚ چھِ لگان اوٚڑ گنٛٹہٕ تام کانٛہہ تہِ غُذا بناونس مگر اگر بہٕ وٕچھ تَمہِ پتہٕ غُذا یُس نہٕ مےٚ تگان آسہِ بناوٕنۍ کینٛہہ یُس سا مےٚ تِتھ پٲٹھۍ آسہِ تران ٹراے کٔرمٕژ بہٕ بناو یہِ تتھ چھِ مےٚ لگان یِمٕے یِمٕے لگہِ مےٚ کینٛہہ سہ تتھ او اکھ گنٛٹہٕ لگہِ مےٚ تتھ بناونس تِکیٛازِ سُہ چھُنہٕ مےٚ آسان ہیٚچھمٕژ کینٛہہ سُہ چھُ مےٚ آسان تتھ پٲٹھۍ بناوٕنۍ تتھ چھِ مےٚ اکھ گنٛٹہٕ لگان بناونس یہِ چھ مےٚ روزان نارملی ٹایِم کۭتِس منٛز چھس بہٕ رنان